اسلامُ علیکُم میون پَسندیدہ یۄس فیورِٹ مووی یۄس مےٚ چھےٚ سۄ چھےٚ جولی ایل ایل بی تَتھ منٛز چھُ یُس جۄالی کیریکٹَر یُس چھُ آسان ؤکیٖل چھُ آسان سُہ چھُ آسان سُہ چھُ اَسہِ ہیچھناوان مطلب اگر کامیٲبی آسہِ اِنسانَس حٲصل کَرٕنۍ تٔمِس چھِ پیوان تَمہِ خٲطرٕ سِٹَرگٔل کَرٕنۍ پَنُن کیس چھُ پیوان تٔمِس لَڑُن تَمہِ خٲطرٕ چھُ تٔمِس واریاہ پیوان اورٕ یورٕ دورُن کوشِش کَرٕنۍ تہٕ پَنُن کیس لَڑنہٕ خٲطرٕ اِنسانَس ریڈی روزُن سُہ چھُ اَتھ مَنٛز اَسہِ ہیچھناوان فایِٹ کِتھ پٲٹھۍ پَزِ اَسہِ کَرٕنۍ فار دَ وِکٹَم وِکٹَم ہٕندۍ خٲطرٕ مطلب اگر سُہ کوتاہ تہِ آسہِ ڈِفینڈ یژھاان پَنُن پان کَرُن سُہ ہیکہِ مطلب کانہہ تہِ تھود وکیٖل مان ژٕ یُس ایفِشَنٹ آسہِ ساروے کھۄتہٕ اصل آسہِ یِوان ماننہٕ تٔمِس وٕکیٖلس تہِ کَرِ ہایَر تہٕ راج پال چھِ اَسہِ تَتھ مَنٛز آسان ہیچھناوان مطلب سُہ ہیکہِ تٔمِس خلاف تہِ گٔژِتھ تہٕ پَنُن کیس ہیکہِ لٔڑِتھ کَمزور پَزِنہ اِنسانَس گَژھُن کیٚنٛہہ تہٕ یہِ نصیحت چھِ اَسہِ جولی یَس مَنٛز اَسہِ مِلان جولی ایل ایل بی یَس مَنٛز اَمِیُک بَجَٹ چھُ آمُت دَہ کَروراَمِیُک دِسٹرِبیوٹَر چھُ یہِ چھُ آمُت ڈِسٹرِبیوٹ کَرنہٕ سٹار سِٹَڈیز پٮ۪ٹھ تہٕ لینگویج چھس ہِندی تہٕ ڈیریکٹَر چھُ اَمِیُک سُبحاش کَپور میون ٹی وی شو یُس فیوریٹ چھُ سُہ چھُ دَ مارنِنگ شو یہِ چھُ زٕ ساس کُنہٕ وُہَس مَنٛز آمُت بناونہٕ اَمِیُک کرِییٹَر یُس چھُ سُہ چھُ جے کارسَن تہٕ یہِ شو چھُ مطلب یَتھ بُنیادَس پٮ۪ٹھ زِ کَریکٹَر تہٕ کَلچَر یُس چھُ سُہ چھُ أکِس اِنسان سٕندِ خٲطرٕ آسان واریاہ زیادٕ ضروری تہٕ یُس یہِ میٲنۍ فیورِٹ بُک چھِ دَ لاڑ آف دَ رِنگٕس یہِ چھِ آرِجٕنٔلی پَب پَبلِش گٔمٕژ کُنہٕ ترٕٛہ جُلے کُنہٕ وُہ شٮ۪تھ ژُوَنٛزاہ مَنٛزاَمِیُک آتَھر چھُ جان رٕنالڈ ٹالکِن تہٕ پَرڈوس چھِ یہِ آمٕژ کَرنہٕ دَ ہابِٹ کیرَکٹَر چھِ اَتھ مَنٛز گینڈ آلَف ایراگان سوران فوروڈو بیگِن گولَم لِگولاس تہٕ گیلاڈرایِد اَگر وٕچھو أمِچ آرجِنَل زبان کۄس چھِ سۄ چھِ اِنگلِش